سرینرگَس سرینگرَس منٛز چھِ اَکھ جاے تَتھ چھِ ناو درگاہ مطلب درگاہِ حضرت بل ییٚلہِ تہِ مطلب عام اِنسان ییٚلہِ تہِ اَسہِ کُہ مطلب کُنہِ جاے آسہِ مطلب کُنہِ جاے چکرَس گژھُن یا سرینگر أسۍ چھِ ضٔروٗر تور گژھان تِکیٛازِکہِ تَتہِ چھِ واریاہ اَصٕل مارکیٹ تَتھ چھِ وَنان درگاہ مارکیٹ تَتہِ چھِ پرٛٮ۪تھ کانٛہہ چیٖز اٮ۪ویلیبٕل چاہے کھیوٚن چیوٚن آسہِ یا حلوٕ حلوٕ ژوٚٹ چھِ آسان پَراٹھ چھِ آسان سورُے کینٛہہ شُرٮ۪ن ہٕنٛدۍ چیٖز پَلو بوٗٹھ ووٗٹھ سورُے سُہ چھِ مطلب اِوان مشہوٗک ییٚتہِ ماننہٕ درگاہ ییٚلہِ تہِ اِنسان تور گژھِ تَتہِ چھِ تیٖژ بیٖڈ آسان تیوٗتاہ رَش آسان تَتہِ چھِ واریاہ زیادٕ لوٗکھ آسان شاپِنٛگ کَران بیٚیہِ چھِ تَتہِ واریاہ سَستہٕ ریٹَس منٛز مطلب پرٛٮ۪تھ کانٛہہ چیٖز ملان چاہے شُرٮ۪ن خٲطرٕ آسہِ چاہے بَڑٮ۪ن خٲطرٕ آسہِ یُس تَتیُک لَواس پَراٹھ یُس حلوٕ پرٛاٹھ چھُ ییٚلہِ تہِ کُنہِ جاے چھِ گژھان مطلب تورٕ چھِ اَنان حلوٕ پَراٹھ مگر یُس درگاہُک حلوٕ پَراٹھ چھِ آسان تَتھ چھِ الگٕے ٹیسٹہٕ آسان تَتھ چھِ مطلب یہِ چھِنا اَستانُک اَستانُک پَراٹھ آسان تَتھ چھِ اَلگٕے ٹیسٹہٕ آسان ییٚلہِ تہِ تور چھِ گژھان تَتہِ چھِ تیوٗت رَش آسان اَستان پٮ۪ٹھ نیٖرِتھ چھِ تَتہِ سٲری شاپِنٛگ کَران ییٚلہِ تہِ اِنسان کُنہِ جاے سرینگرٕ کُنہِ تہِ جاے گژھِ تور چھِ اِنسان ضٔروٗری گژھان شاپِنٛگ کَرنہِ تَتہِ چھِ اَصٕل ریٹَس پٮ۪ٹھ سَستہٕ ریٹَس پٮ۪ٹھ پرٛٮ۪تھ کانٛہہ چیٖز ملان